کشمیری یُس چھُ سُہ چھُ مےٚ مَدَر مطلب مدر ٹَنگ مطلب بہٕ چھس زامٕژ پانہٕ تہِ یَتھ زن کٔشیٖر مَنٛزٕے تمہِ کِنۍ مطلب ییٚتہِ چھِ سٲری کشمیری بولان تہٕ مےٚ گٔے نہٕ مطلب مےٚ ہیٚوچھ پانس زَن ینہٕ پٮ۪ٹھ بہٕ زایَس پتہٕ یَیٚتہِ مےٚ زبان ہیچھ مےٚ ہیچھ سیٚودٕے کٲشِر مطلب پَنٕنۍ فیٚملی تہِ ٲسٕم پَنُن مول موج تہِ ٲسٕم کَران تہٕ تمہِ کِنۍ ہیٚچھ مےٚ پانے مطلب مےٚ ہیچھ نہٕ بیٚیہِ کُنے پٮ۪ٹھ ایٚکٕسپیٖریَنٕس چھنہٕ مےٚ پاے کیٚنٛہہ بہٕ ٲسٕس تَمہِ دۄہ واریاہ لَکٕٹۍ تہٕ ہُتھ کٔنۍ چھُم مطلب ٲں لَگان چھُم خۄش مےٚ چھُ تَگان کٲشُر بولُن مطلب ییٚتہِ چھِ واریاہ تِم یِم نہٕ ہیکٲنی چھِ مطلب یِم زَن یُم باقین یِمن ہٕندۍ چھِ آسان لینگویجَن ہِندۍ تِمَن چھُ یی نہٕ تَگان کشمیٖری بولٕنۍ یہِ چھُ ہُتھکَنَن لوکلَن مطلب اَسہِ چھِ آسان توتہِ واریاہ کشمیری تَگہِ اردو تہِ تگہِ اِنگلِش تہِ تگہِ بیاکھ کانٛہہ ہیچھو تَگہِ سُہ تہِ ہیٚچھومطلب کشمیری ہیچھِنۍ چھِ واریاہ وۄکھہٕ تَمہِ کِنۍ چھِ مےٚ باسان یہِ چھِ اصل مطلب یہِ ہیٚچھت روزِ کٲنسہِ چھَنہٕ آسان تَگان کِہیٖنۍ بیٚیہِ چھِ یہِ سمجِنۍ تہِ واریاہ مطلب کَتھ چھِ ہیٚکان کٔرِتھ پانہٕ وۄنۍ تہِ بیٚکِس چھَنہٕ یِوان ییٚمِس نہٕ تَگان آسہِ تٔمِس چھَنہٕ یِوان ٹوٹَل سَمٕج کِہیٖنۍ تَمہِ کِنۍ سُہ تہِ چھُ آسان واریاہ فٔنی سُہ اِنٹریکشَن سُہ مومیٚنٹ تہٕ مےٚ چھُ باسان یی مطلب گوٚو مطلب ہیوچھ نہٕ مےٚ کُنی کِنۍ مےٚ اوس تَگان پانے سِنٕس مطلب چَیلڑہُڑ پٮ۪ٹھ پَننہِ پَننہِ بَچپَن پٮ۪ٹھ کیازِ مےٚ کور گَرِ تہِ پانے ایٚکٕسپیٖریَنٕس چھُ مےٚ باسان بہٕ چھس مطلب واریاہ خۄش مےٚ چھُ تَگان کٲشُر تہٕ ییٚتہِ چھُ مےٚ اَکھ لینگویج تَگان بیٚیہِ اَمہِ سۭتۍ سۭتۍ باقٕے تہِ اردو تہِ بیٚیہِ تھوڑا بہت اِنگِلش تہِ مےٚ چھُ باسان اصل یہِ مطلب اصل ایٚکٕسپیٖریِنٕس رود مےٚ اَتھ سۭتۍ اصل پٲٹھۍ چھِم تَگان کُنہِ قٕسمٕچ یہِ چھُم نہٕ یِوان کیٚنٛہہ کہِ خلَل یا وٕلٹہٕ چھُم نہٕ باسان کِہیٖنۍ مےٚ چھُ باسان اصل یہِ